سٲنِس آنگنَس منٛز چھِ واریاہ قٕسمٕکۍ جاناوار یِوان تِکیازِ سانِس آنگنَس منٛز چھِ اکھ اَسہِ بَناومٕژ اکھ لۄکٔٹ وٲر یَتھ منٛز اَسہِ واریاہ قٕسمٕکۍ لُکھ چھِ روٗمٕتۍ جاناوار چھِ اَکثر تہٕ بیشتر تور یِوان تِم چھِ واریاہ لگ واریاہ قٕسمٕکۍ بیلۍ دِوان کھٮ۪نہِ تِم چھِ مَکٲے کھٮ۪وان تِم چھِ واریاہ قٕسمٕکۍ بیلۍ کھٮ۪وان اَکثر تہٕ بیشتر چھِ آسان سٲنِس آنگنَس منٛز جاناوار أسۍ چھِ پَنٕنہِ سِلیپ پٮ۪ٹھ سِلیپ پٮ۪ٹھ تِمَن یا کیٚنہہ تہِ آسہِ اَسہِ بَتہٕ آسہِ أسۍ چھِ تراوان سُہ سِلیپ پٮ۪ٹھ ییٚمہِ سۭتۍ اَسہِ واریاہ کاو جاناوار چھِ اَسہِ سٲنِس سِلیپ پٮ۪ٹھ یِوان زیادٕ تر چھِ آسان سِلیپ پٮ۪ٹھ ہارِ ہارِ تہٕ بیجبٔل یِوان یِمن أسۍ بُل بُل وَنان چھِ بیٚیہِ چھِ یِوان کوتر ژَرِ تہٕ کاو